کالیجَس منٛز دیُتنَس سَرَن اکھ پروجیکٹہٕ اَکہِ لَٹٮ۪ن دوٚپُن ژٕ چھُے بَناوُن ہربیرِیِم کُلین ہُند ہَربیرِیم چھُے ژٕ بَناوُن تَتھ منٛز چھےٚ ژٕ واریاہَن زٲژَن ہٕندۍ کُلۍ اَنٕنۍ مطلب تٔمۍ کُلۍ گژھَن زِندے مطلب کُلۍ آسٕنۍ یِمَن موٗل تانیتھ آسن تُہُند مطلب سُہ ڈِٹیل مطلب واریاہ قٔسمٕکۍ تٔمۍ گژھن جَنگلی کُلۍ تہِ آسٕنۍ تٔمۍ گژھن آسٕنۍ یِم آس پاس تہِ کُلۍ چھِ تُہُندِ ہَمساے گٔرِ منٛز یم کُلۍ چھِ تۄہہِ پَںٕنِس محلَس منٛز یِم کُلۍ چھِو یا جَنگلی کُلۍ چھِو سُہ اوس میانہِ خٲطرٕ اکھ واریاہ زیادٕ ہُہ ہُہ ٹَف اکھ اکھ چیلینج مطلب یہِ اوس مےٚ کَرُن وِدٕن ٹوٗ ڈیزَن منٛز مطلب دۄن دۄہَن منٛز اوس مےٚ یہِ کَمپلیٖٹ یہِ کَرُن مۄکلاوُن یہِ چیلیج تہٕ پَتہٕ کٔر مےٚ کٲم آس پاس پَنٕنِس ایریاہَس منٛز پَنٕنہِ جایہِ پَنٕنیو گرِ ژھٲر مےٚ کُلۍ تِم أنۍ مےٚ مَگر مُشکِل اوس یہِ مےٚ یورٕ گژھُن مطلب جَنگلَس منٛز ژھانٛڈٕنۍ کُلۍ پَتہٕ گۄڈٕ جَنگُل ژارُن پَتہٕ یہِ پَتہٕ اوس اَسہِ پَنٕنِسٕے ایریاہَس منٛز اکھ نَزدیٖک جنگَل تہٕ تَوے ہٮ۪کہٕ ہٮ۪نہٕ اور کِہیٖنۍ گٔژھتھ کیٚنہہ پَتہٕ تُل مےٚ پَنُن والِد صاحب پَنُن مول تُل مےٚ سۭتۍ تہٕ مےٚ دوپُس مےٚ حظ چھِ یِتھ پٲٹھۍ اَنٕنۍ کیٚنہہ کُلۍ تہٕ مےٚ یہِ ژٕ سۭتۍ تہٕ پَتہٕ گٔیس بہٕ تور تہٕ تٔمۍ سی سۭتۍ سُہ حظ آو مےٚ سۭتۍ تٔمۍ تَتہِ أنۍ مےٚ ہُم کُلۍ تہٕ پَتہٕ کِتھ پٲٹھۍ کوٚر مےٚ پَنُن سُہ ٹاسٕک کَمپٕلیٖٹ سُہ چیلینج اکھ پروجیکٹ اکھ کَمپلیٖٹ تہٕ مےٚ اوس بَناوُن اکھ پٕلانٹ اکھ ۂربیرِیَم تہٕ مےٚ ہوو فاینٔلی سُہ سَرَن تہٕ تٔمۍ لَجے تہٕ واریاہ زیادٕ تعٲریٖف کَرٕنۍ دوٚپُکھ ژٕ چھَتھ واریاہ زیادٕ محنت کٔرمٕژ مطلب مےٚ کوٚر راتھ دۄہ پَنُن دۄہَس ٲسٕس بہٕ ژھانڈان کُلۍ تہٕ راتَس ٲسٕس بہٕ تِہِنز یہِ لٮ۪کھان ڈِٹیلٕز مطلب کُس کُل چھُ یہِ کَتہِ آو یہِ کَتہِ چھُ یہِ ژوڈ مےٚ تَتھ مُتعلِق جانکٲری تَتھ کُلِس مُتعلِق جانکٲری دِنۍ سُہ ٲسٕس بہٕ راتَس کران تہٕ سُہ اوس میانہِ خٲطرٕ واریاہ زیادٕ ٹَف چیلینج اکھ